ہیلو وعلیکُم اسلام تُہۍ چھِو حظ ٹھیٖک اَہن حظ مےٚ حظ اوسوٕ تۄہہِ کَتھِ رَژھ اَکھ وَنٕنۍ یُس حظ تۄہہِ اوترٕ رِشتہٕ اکھ اَنے نہٕ حظ أمِس بٔچی خٲطرٕ گَرِکٮ۪ن حظ آیہِ وَ بَرابَربٔدی تَتھ سۭتۍ آ وَنۍ چھِ أسۍ وَنان یِم بہٕ پانہٕ ؤنۍ حظ مِلہٕ ہَن یِم ترٛاوہَن اَکھ أکِس واجہِ رَژھا تہٕ أسۍ تہِ بیٚیِم اَسہِ تہِ بیٚیہِ ہا دِل ڈَنٛجہِ أسۍ حظ چھِ وَنان گُپکار تٔتی کَرہو یہِ رِنٛگ سٔرمٔنی یا اَہن حظ تھوڑا أنۍ زیٚو یہِ مول موج اگر أسۍ ٲسۍ بَنہِ یا کانٛہہ کیٛازِ کہِ أسۍ تہِ وٕچھو گَرٕ بار کِیُتھ چھُ یہِ چھُنا کورِ ہُنٛد مَسلہٕ تۄہہِ چھو پَتہ پانسٕے کوٗتاہ پیچیدٕ ییٚتہِ مَسلہٕ چھِ آسان

مٲلۍ سُنٛد یُن نَہ حظ گژھِ نہٕ مُنٲسِب کیٚنٛہہ وَ اگر موج تہٕ بیٚنہِ ییٖیَس سُہ گژھِ تھوڑا ٹھیٖک حیا تہِ چھُ کانٛہہ چیٖز کِنہٕ نہ